مےٚ ہَسا کٔر آز برونٛٹھ وُہ دۄہ ہَسا کٔر مےٚ شٲٹ اَکھ آرڈَر ایٚمَزان پٮ۪ٹھ تَتھ ہَسا اوس پرٛایس اوس تِمو تَتھ تھوٚمُت حظ فایِو فِفٹی تہٕ بیٚیہِ ہَسا اوس بۄن کَنۍ لیکھِتھ یہِ ہَسا چھِ پِیوَر کاٹَن ہَٮ۪نٛڈرَنٛڈ پٔرسَنٛٹ چھِ یہِ کاٹَن پَتہٕ ہَسا ٲس تَتھ ڈیلؤری ٹایمِنٛگ ٲس تَتھ تِمو تھٲومٕژ فایِو ڈٮ۪یِز فایِو ڈٮ۪یِز تۄہہِ ہَسا واتو یہِ دُہ چہِ ترٛےٚ بَجے آفٹَر فایِو ڈٮ۪یِز تہٕ پانٛژھ ہسا دہ ہسا ہسا گٔے سُہ ہسا وٲژ آن ٹایم تتھ ہسا اوس کیش آن ڈیٚلؤری تہٕ مےٚ ہسا کوٚر ڈیلؤری والٮ۪ن فون دوٚپُن ہے ژےٚ چھِ پروڈَکٹ ووتمُت تہٕ اَتھ کر سا پیمینٹ تہٕ یہِ کَرٕ رٔسیٖو برابر ہسا بَجے ترٛےٚ سُہ ہسا ووت برابر مےٚ دۄہ چھِ ترٛیہِ بَجہِ گرٕ نیٚبرٕ کَنہِ گیٹَس پٮ۪ٹھ پَتہٕ ہسا کوٚر مےٚ ڈیٚلؤری بایَس آو سی او ڈی کیش آن ڈیٚلؤری پیمٮ۪نٛٹ حَوال فایِو فِفٹی تہٕ تٔمۍ تہِ ہَسا رٔٹۍ برابر پَنٛنی پیمٮ۪نٛٹ یُس ہَسا فایِو فِفٹی اوس ایٚڈِشنَل چارجِز نہ سا رٔٹِنہٕ تَمہِ کینٛہہ تَمہِ کھۄتہٕ علاوٕ پونٛسہٕ رٔٹۍ نہٕ تٔمۍ کینٛہہ یہ سا یہِ یا سَر چارٕج رٔٹِنہٕ تٔمۍ ٹوٹَل کِہیٖنۍ تہٕ سُہ ہَسا اوس آن ٹایم تہٕ پَتہٕ ہَسا ییٚلہِ مےٚ سۄ گَرِ یوٗز کٔر تہٕ مےٚ ہَسا دوٚپ خَبَر اَتھ کیُتھ أنٛدرٕ آسہِ میٹیٖریَل شٲٹ خَبَر یِہ چھِ یِہ ما چھِ اَپُز لیکھان یا یِم ما چھِ رِوِوٕز دِوان اَپُز مگر سۄ ہَسا ٲس بَڑٕ اَصٕل شٲٹ بہٕ ہَسا چھُسن چھَلان سۄ سُہ ہَسا چھِ چھَلنہٕ سۭتۍ گژھان زیادَے نٔو سُہ ہَسا چھِ دۄہ کھۄتہٕ دۄہ نَوان شٲٹ تہٕ سُہ ہَسا اوس ریلی اَکھ ایمیزِنٛگ پرٛوڈَکٹ اَکھ اوس ایمیزانُک اَکھ تہٕ واریاہ اَصٕل شٲٹ ہَسا ٲس سۄ تَتھ ہَسا چھِ میٹیٖریَل تہِ واریاہ اَصٕل آ بیٚیہِ حظ دِژٕمو سٔروِس تہِ واریاہ اَصٕل آن ٹایم ڈِلے نہٕ سا گوٚو نہٕ کِہیٖنۍ آن ٹایمَس پٮ۪ٹھ ہَسا وٲژ تِمو ہَسا تھوو ٹایِم لیٚکھِتھ تَتھ فایِو ڈٮ۪یِز تھری پی ایم برابر ہسا وٲژ سۄ پانٛژِ دُہۍ بیٚیہِ ہسا وٲژ ترٛےٚ بَجے تہٕ پروڈَکٹٕچ کَتھ اگر بہٕ کَرٕ واریاہ اَصٕل پروڈَکٹ ہسا چھُ سُہ میٹیٖریل حِساب اِوٕن پرایِس تہِ ہسا اوس تَتھ بَڈٕ ریٖزنیبٕل پرایِس اَدٕ حظ اَسلامُ علیکُم